ہیٚلو اَسلامُ علیکُم تُہۍ چھِو حظ ٹھیٖک اہن حظ تُہۍ چھِ صوفی بیکری پٮ۪ٹھ مےٚ حظ ٲسۍ نہ پٔتمہِ لٹہِ کیک نِمٕتۍ اۭں اَسہِ درٛیہِ واریاہ زیادٕ اَصٕل واریاہ زیادٕ رِشتہٕ دار تہِ کٔرۍ تٲریٖف اَہن حظ آسہِ حظ درایہِ واریاہ زیادٕ اَصٕل واریاہ زیادٕ رِشتہٕ دارَُک کٔرۍ تٲریٖف ہَمسایو کٔرۍ تعٲریٖف أسۍ تہِ آسو وَنۍ أتہِ شاپِنٛگ کَران أتہِ نِِوان آ آ تِم سوزَکھ بہٕ اوٗرۍ سٲری سوزَکھ بہٕ اوٗرۍ تِمو ووٚن نا تُہۍ کَتہِ چھِ ژوٚٹ اَنان مےٚ دپ یِتھ پٲٹھۍ سوفی بیکٲرٕس چھُ تہٕ أسۍ چھِ تٔتی اَنان تہٕ تِمو ووٚن أسۍ تہِ اَنو پَتہٕ تٔتی اہن حظ أسۍ سوزوکھ تِم تۄہہِ چھُو نہ وَنۍ وارٕکارٕ تہِ خاندَر تہِ تہٕ تَتھ خٲطرٕ تہِ چھِ أتیہ وٕنۍ اَنو أسۍ ژوٚٹ ووٹ سٲرسی کیک تہِ چھِ اَنٕنۍ اہن حظ اہَن حظ اَس مےٚ حظ چھِ پاے مےٚ حظ چھِ خبر تُہۍ چھِ واریاہ زیادٕ اَصٕل واریاہ زیادٕ اَصٕل اَتہِ بَناوان ژوٚٹ اَسہِ چھِنا اَسہِ چھِ بٲکِر کھَنہِ تہِ اَنٕنہِ لٔڈوٗ چھِ اَنٕنۍ پٮ۪سٹری چھِ کیک چھُ مرنہِ تھاوُن سُہ چھُ اَنُن اہن حظ تِم حظ تِم حظ گے واریاہ واریاہ اَصٕل واریاہ زیادٕ اَصٕل درٛٲے تِم تِمَن کیٛاہ مَزٕ اوس اوٚہ اوٚہ تِم حظ درٛے واریاہ زیادٕ اَصٕل تِمو کٔرۍ تٲریٖف دوٚپُکھ یِم کَتہِ چھِو تۄہہِ أنمٕتۍ مےٚ دوٚپمکھ ییٚکیاہ اَسہِ چھُ ییٚتہِ شاپ نزدیٖکٕے تہٕ اَسہِ اوٚن تتہِ یِم تِمو ووٚن أسۍ تہِ دِمو آرڈَر تہٕ أسۍ تہِ کَرو أسۍ تہِ آسو وَن أتہِ اَنان تے حظ چھِ واریاہ زیادٕ اَصٕل بَناوان واریاہ زیادٕ اَصٕل بیکری نہ نہ نہ نہ شِکایَت نہ مےٚ مےٚ بہٕ کَتہِ چھَس وَنان شِکایَت کانٛہہ تُہنٛز چھِ واریاہ زیادٕ اَصٕل بَناوان واریاہ زیادٕ سُہ چھُنہ مےٚ أکیاہ وارٕ کارٕ چھِ کورِ مہِٚ خانٛدَر تہٕ تَتھ خٲطرٕ اَنہٕ بہٕ أتہِ سٲرٕے ژوٚٹ أکیاہ عیٖد چھِ یِنہٕ واجِنۍ تَتھ خٲطرٕ چھِ ژوٚٹ اَنٕنۍ کُکیٖز چھِ بِسکوٗٹ چھِ اَنٕنۍ کیک چھِ اَنٕنۍ بٲکِر کھانہِ چھِ اَنٕنۍ نُننہٕ چایہِ ہِنٛدۍ بِسکوٗٹ لی۪پٹَن چایہِ ہِنٛدۍ بِسکوٗٹ چھِ اَنٕنۍ اَہن حظ اَس حظ اَسہِ حظ بہٕ حظ کَرٕے أتہِ ووٚں واریاہ آ مےٚ حظ مےٚ ما گۄڈٕ پاے کِہیٖنۍ تہٕ مےٚ تہِ دیُت أتھۍ آرڈر ایڈرَس دیُکھ ژٕ دوٚپکھ یِتھ پٲٹھۍ چھِ یِم ژوٚٹ بَناوان تہٕ وے حظ چھُ مےٚ تہٕ ونۍ حظ أتہِ کران یہِ رِشتٔدار دار چھِ مےٚ ہمساے چھِ مےٚ تِم سوزکھ بہٕ سٲری اوٗرۍ اَہن حظ تُہۍ ٲسیو واریاہ زیادٕ اَصٕل أکیاہ وَنۍ کٲلکٮ۪تھ چھُ نَچہِ خاند تہِ تَمہِ وز تہِ اَنہٕ بہٕ أتہِ سٲرٕے ژوٚٹ اَنہٕ بہٕ أتہِ اہن حظ أتی کَرو اَدٕ حظ بِہو تیٚلہِ خۄدایَس حوال وعلیکُم اسلام